سٲنِس گامَس یَتھ ناو چھُ عالم گَنج ییٚتہِ حظ چھِ واریاہ پرٛانہِ گیمہٕ یِوان گِنٛدنہٕ اَتھ منٛز حظ چھِ گیمہٕ زٕ ترٛےٚ أکِس حظ چھُ ناو خانَن گِنٛدُن یَتھ منٛز حظ اکھ خانہٕ ہٹۍ چھِ آسان تہٕ پَتہٕ حظ چھِ بَناون زٔمیٖنَس پٮ۪ٹھ یا تہِ چھِ آسان رٕکھہِ دِتھ یا چھِ بَناوان ژٕنہِ سۭتۍ چھِ بَناوان سَتھ خانہٕ حظ پَتہٕ چھِ پیٚوان یِم یہِ چھِ خانہٕ چھِ آسان ڈَبہٕ کہِ شَکلہِ منٛز پَتہٕ چھِ پیٚوان أکِس ڈَبہِ ڈَبَس منٛز یہِ خانہٕ ہٹۍ ترٛاوٕنۍ تہٕ پَتہٕ حظ پیٚوان یہِ لوٚنٛگ تُلِتھ یہِ خانہٕ ہٹۍ واپَس ترٛاوٕنۍ یِتھ پٲٹھۍ یٔمِس سَتھ ڈَبہٕ چھِ کَمپٕلیٖٹ گژھان تہٕ ٲں تٔمِس حظ چھِ یِوان ٲں وَننہٕ ژےٚ حظ زیٖنِتھ یہِ گیم امہِ پَتہٕ حظ چھِ بیٛاکھ اَکھ گیم یِوان گِنٛدنہٕ ناو حظ چھُ تَتھ لٔٹھکی لوٚٹھ ٲں اَتھ منٛز چھِ حظ آسان زٕ چیٖز اَکھ چھُ آسان لوٚٹھ سُہ حظ چھُ آسان اَکھ ٲں ڈَنٛڈٕ اَکھ نیَرلی چھُ آسان حظ سُہ ٲں زٕ پٮ۪ٹھ ترٛےٚ فٹ بیٚیہِ چھِ آسان لَکٕٹۍ اَکھ لٔٹھکِچ یَتھ وَنان چھِ سۄ حظ چھِ آسان ژوٗر پٮ۪ٹھ پٲنٛژھ سیٚنٹیٖمیٖٹَر اَمہِ لَٹھہِ سۭتۍ چھِ اَتھ لٔٹھکِچ زیٖر دِتھ تھوٚد تُلِتھ چھِ اَتھ ٹاس لایان تہٕ ییٖژ دوٗر یہِ گٔژھِتھ چھُ پَتہٕ پیٚوان بیٚیَس یُس اَپوزِٹ نَفر چھُ آسان سُہ حظ چھُ تورٕ اَتھ واپَس ترٲوِتھ اگر اَتھ أتھۍ لَٹھِس آی گٔژھِتھ یا اَتھ سٔرکٕلَس منٛز یِتھ اگر یہِ اَتیٚس رٕکے یہِ لٔٹھکِج یُس یہِ واپَس ترٛاوان چھُ تہٕ گژھان چھُ سُہ گۄڈٕنیُک پٕلیر حظ اَوُٹ یِتھ پٲٹھۍ چھُ پَتہٕ ٲں دۄیمِس پٕلیرَس باز یِوان حظ امہِ پَتہٕ حظ چھِ بیٚیہِ کیٚنٛہہ گیمہٕ یَتھ منٛز حظ لالہٕ فٔلۍ یِوان چھِ لالہٕ فٔلۍ چھِ آسان لَکٕٹۍ لَکٕٹۍ فٔلۍ تہٕ تِمَن حظ چھِ گِنٛدِتھ ٲں اَکھ لالہٕ فوٚل گژھہِ بیٚیِس لالہٕ فٔلِس سۭتۍ ٹَکرُن تہٕ یُس ٹَکرایہِ تہٕ سُہ حظ چھُ یِوان ماننہٕ أمۍ حظ زیوٗن